وعليكُم اَسلام ورحمة الله وبركاته آ ؤنۍتَو بہٕ اوسُس آوُر بہٕ اوسُس تھیٹر باقٕے چھِوا ٹھیٖک نہ نہ بہٕ چھُس کِلنِکس پیٚٹھٕے خٲر چھا کیٛاہ چھُ کرُن اچھا اچھا ٹھیٖکٕے اتہِ ما چھُ زیادٕ واتان چھا ٹھیٖک چھا صحیح اچھا چلو گوٚو ٹھیٖک تُہۍ کٔرِو کٲم وۄنۍ اگر تُہۍ ہیٚکِو ہیٚکوا تُہۍ وٲتِتھ از ؤنکیٚن بہٕ کیٛاہ چھُس بہٕ چھُس ایویلیبٕل لگ بگ ساڑٕ ستھ تام ہیٚکوا وٲتِتھ آ بایکہِ ہُنٛد ایرینجمینٹا چھُوا کیٚنٛہہ اچھا چلو وٲتَو تُہۍ کِلنٕکس پیٚٹھ پرواے چھُنہٕ کیٚنٛہہ پتہٕ کھسو یورٕ اِکوٹے اگر اورٕ کُنہِ گاڑِ واڑِ منٛز ؤسِو ہے ہیٚکہِ ٲسِتھ اگر چھٲتۍ آسہِ خراب زُکامس اگر آب آسہِ وسان ٹھیٖک چھا ہٹِس آسہِ زٕلۍ ہِوۍ وسان یِمو منٛز چھےٚ کیٚنٛہہ سِمٹم تۄہہِ ما ایٚزتھرٛومایسِن ما کھیٛاوٕ تۄہہِ کیٚنٛہہ کہیٖنٛۍ نہٕ انفیٚکشنُک کھیٚووا کانٛہہ دوا تۄہہِ اچھا چلو چلو ؤلِو تُہۍ کِلنٕکس پیٚٹھ پرواے چھُنہٕ کیٚنٛہہ یپٲرۍ چھُ پیشنٛٹ تہٕ چلو